اَسلام علیکُم مےٚ حظ کوٚر اوترٕ اَکہِ دۄہ ایمیزان پٮ۪ٹھ آرڈَر چیٖز اَکھ بیٚیہِ لَٹہِ کوٚر مےٚ آرڈَر تہٕ بہٕ اوسُس نہٕ آنلاین بِزنِسَس پٮ۪ٹھ کَران تیوٗت بَروس کینٛہہ بہٕ اوسُس دَپان خبر آسہِ ہا برابر آسہِ ہا آسان پرٛوڈَکٹ ٹھیٖک آسہِ آسان یَتھ لیکِتھ چھِ آسان مگر پَتہٕ ہَسا گٔے کٲم مےٚ ہَسا کوٚر آرڈَر تہٕ تَتھ ہَسا تھو تِمو تَمہِ ساتہٕ ٹایِم ژور دۄہ حظ تہٕ مےٚ آرڈَر کوٚر تہٕ تَتھ حظ ٲس آنلاین پیمیٚنٛٹ کَرٕنۍ سُہ اوس ٹوٗ ناینٹی رُپیٖز بیلٹ پَتہٕ ہسا دِیُت تِمو آفر ناینٹی رُپیٖز دوٚپُکھ ٹوٗ ہَنٛڈرنڈ رُپیٖز وتہِ ژے گَرٕ کور ہسا مےٚ سُہ آرڈَر پَتہٕ ہسا گٔے کٲم آ سُہ ہَسا ووت آن ٹایم تہٕ بہٕ ہسا اوسُس تَمیُک ییٚلہِ مےٚ چیٚک اوسُس کَران سِٹیٹَس تِکیازِ اَسہِ ہسا ٲس تریٚیہِ دۄہ بعد فَنٛگشَن مےٚ ہَسا اوس أکِس جایہِ گژھُن تہٕ بہٕ ہَسا اوسُس دپان خبر واتہِ ہا نہ واتہِ یہِ ٹایمَس پٮ۪ٹھ تہٕ بہٕ کرٕ آزٕ ٹراے آنلاینٕے مگر سُہ ہَسا ووت برابر تَتھ اوس یِمو تھومُت ٹایم حظ صُبحَس دَہ بَجے ہَسا واتہِ ژےٚ یہِ گَرٕ بہٕ چھُس تمیُک سٹیٹَس وٕنۍ چیٚک کَران تہٕ سُہ ہَسا ووت اَصل گۄڈٕ ہَسا ووت سرینگر پَتہٕ ہَسا ووت تمہِ ٹایمنٛگ یہِ ہسا واتہِ یور صبحس دَہ بَجے چون ہوم ٹاوُن پِلواما تہٕ ییٚلہِ ہَسا پُلواما سُہ ووت بہٕ ہَسا چھُس تتہِ پٮٹھ روزان بیٚیہِ زٕ ترٛے کِلوٗمیٖٹر دوٗر أکِس گامَس منٛز تہٕ فاینٔلی ہَسا آو سُہ مےٚ ہٮ۪تھ اکھ ڈیٚلؤری باے اَکھ تہٕ بہٕ ہسا اوسُس گَرے ڈیلؤری برابر ہسا بَجے دَہہِ مِنٹی کَم دَہ بَجے تہٕ مےٚ ہسا کوٚر ڈیٚلِؤری بایَن فون دوپَن ہے أسۍ ہسا چھِ سڑکہِ پٮ۪ٹھ تہٕ ژے حظ چھِ آرڈَر کوٚرمُت یہِ کیاہتام چیٖز تہٕ یہِ کٔرۍ تو رٔسیٖو تہٕ بہٕ ہَسا گوس تٔمِس نِش تہٕ سُہ ہسا آو بَڑٕ اَصٕل پٲٹھۍ مےٚ سۭتۍ پیش دوٚپُن یِتھ پٲٹھۍ اگر بیٚیہِ تہِ آسہِ کینہہ کُنہِ ساتہٕ سٲنۍ ضروٗرتھ تہٕ اَسہِ کٔرۍ زیو تُہۍ کال أسۍ آسو پتہٕ تھٲوٕن مےٚ سۭتۍ پنُن لینڈمارٕک دِنہٕ پٔرمنٹ لینڈمارٕک تٔمۍ ہسا ووٚن دوٚپُن بِہِو ٹھیٖک بہٕ آسٕے ژےٚ وۄنۍ گرے انان بہٕ آسٕے ژےٚ گرٕ ترٲوان کُٹھِس منٛز مےٚ ٲس نہٕ ایکزیک لوکیشن پتاہ کہیٖنۍ تہٕ واریاہ واریاہ اَصٕل ہسا اوس پروڈَکٹ یا یُس تَتھ أنٛدرٕ میٹیٖریَل اوس ہٲیِتھ یُس اتھ اوس لیٚدر لیکھِتھ سُہ ہسا اوس برابر آرجنَل ہسا اوس سُہ سیم ٹُو سیم تہٕ تَنہٕ پٮ۪ٹھ ہسا گوٚو مےٚ بروس کہِ نسا آنلاین شاپِنٛگ ہسا چھِ واریاہ ٹھیٖک روزان تہٕ بیٚیہِ ہَسا چھِ یِم آن ٹایم سوزان تِکیٛازِ ییٚمہِ ساتہٕ أسۍ آرڈَر کَرو یِم چھِ آن ٹایم واتناوان گَر اَدٕ حظ شُکریہ